ییٚلہِ کووِڈ نَینٹیٖن سُچویشن ہِنٛدُس مطلب کُلۍ دُنیاہَس منٛز گٔیے تَمہِ پَتہٕ ییٚلہِ سٲنِس وِلیٚجس منٛز گامَس منٛز آیہِ تَمہِ پَتہٕ درٛایہِ ییٚتہِ لگ بگ پانٛژھ شیےٚ نَفر یِمن کووِڈ نَیٹیٖن پازِٹو دروو تَمہِ پَتہٕ کوٚر اَسہِ گۄڈٕ نیٚتھٕے کٔر اَسہِ ایٚسولیٚشن تِمن نِش أسۍ بیٖٹھ نہٕ تِمن نِش کیٚنٛہہ نَزدیٖک کینٛہہ اَسہِ کوٚر تِمن نِش پَنُن پان دوٗر تِم تھٲے اَسہِ اَلگ تَمہِ پَتہٕ کوٚر تِمن ٹریٖٹمیٚنٛٹ سِٹارٹ تہٕ أسۍ اَگر تِمن نِش کانٛہہ کنٛٹیٚکٹ تِہنٛز ہسٹری ٲسۍ تِمن تہِ کوٚر اَسہِ ٹیٚسٹ تِمن تہِ تِم تہِ تھٲے اسہِ ایسولیٹ کٔرِتھ تہٕ بیٚیہِ تَمہِ پَتہٕ کٔر پتہٕ اَسہِ بیٚیہِ ماسٕک یوٗز بیٚیہِ ٲسۍ أسۍ کران سینٛٹیزر یوٗز بیٚیہِ اَگر أسۍ نٮ۪بر ٲسۍ نیٚران پَتہٕ ٲسۍ أسۍ تورٕ یِوان أسۍ ٲسۍ گۄڈٕ اتھہٕ چھلان سینٛٹیزر کران یوٗز ادٕ ٲسۍ پتہٕ ٲسۍ گرٕ اژان أسۍ ٲسۍ پلو کران چینٛج بیٚیہِ ٲسۍ نہٕ أسۍ أکِس اکھ سۭتۍ زیادٕ مِلان کیٚنٛہہ تہٕ بیٚیہِ ٲسۍ نہٕ أسۍ ہسپَتالن منٛز زیادٕ گژھان کیٚنٛہہ اَگر أسۍ تھوڑا کیٚنٛہہ اوس آسان زُکام اوس آسان یا مینر یوٗتاہ نہٕ ایمرجینسی ہٮ۪کہِ تیٖتِس کالس ٲسۍ نہٕ أسۍ گرِ نٮ۪بر نیٚران کینٛہہ تہٕ أسۍ ٲسۍ تِم مینَر مینَر چیٖز ٲسۍ أسۍ کران فونن پٮ۪ٹھ ڈاکٹرن سۭتۍ ڈِسکس تِم ٲسۍ اَسہِ دوہ لٮ۪کھان تہٕ أسۍ ٲسۍ نہٕ ہسپَتال کران زیادٕ وِزِٹ کیٚنٛہہ تہٕ بیٚیہِ ٲسۍ نہٕ أسۍ تِمن علاقَن منٛز گژھان کیٚنٛہہ یِیتہِ زیادٕ کیسز ٲسۍ نیران کیازِ کہِ أسۍ ٲسۍ دَپان پَنُن پان بَچاوو أسۍ بیٚیہِ بَچاوو أسۍ پَنٕںی فیملی تہٕ اِن شاٹ کٔر اَسہِ کووِڈ نیِنٹیٖن اَتھ پینَڈمِکس منٛز کٔر اَسہِ سینٹیزرن ہُنٛد یوٗز اَسہِ کوٚر ماسکن ہُنٛد یوٗز اَسہِ کوٚر ہیٚنٛڈ واشنگ ہُنٛد یوٗز ایسولیٚشن تھٲوو اَسہِ پانہٕ ؤنۍ تہٕ أسۍ بَچے اَمہِ نِش اَصٕل پٲٹھۍ